ہیٚلو اسلامُ علیکُم پُلازا پٮ۪ٹھٕ چھِو حظ پُلازا بیکری تی حظ مےٚ دِژیوٚم دِژٮ۪و نا حظ تۅہہِ کیکُک آرڈر مےٚ حظ اوس صُبحس ضروٗرت صُبحس شامَس ٹھیٖک حظ چھُ صُبحس اَکہِ بجہِ حظ